ہیلو سَلام علیکُم بہٕ حظ چھَس رِزوانا مےٚ کَرے راتھ تُہُندِ ریسٹورَنٹ پٮ۪ٹھ پیٖزا آرڈر یِتھُے سُہ سون ووٚت مےٚ کھُلو سُہ گرِ تَتھ ٲسۍ واریاہ زیادٕ مُشٕک گٔمٕژ تِکیازِ آز چھُ اَتھ موسَم تہِ واریاہ زیادٕ گرم تَوے اوس تَتھ شایَد مُشٕک گوٚمُت گرِکیو وَنے أسۍ نِباوو مَگر مےٚ دوٚپ بہٕ کرو گۄڈٕ تۄہہِ فون بہٕ وٕچھِ اَگر تُہُند خٲطرٕ مُمکِن گژھِ ہا تُہۍ ہٮ۪کِو یہِ پیٖزا واپَس نِتھ تہٕ سۄ گٔے تُہُنز مہربٲنی